بِزنِس اٮ۪کٹِوِٹی خٲطرٕ یِم اَسہِ ییٚتہِ لوکل نیچرل رِسورسٕز چھِ سٲنِس ایریاہس منٛز لینڈ چھِ اَکھ نیچرل رِسورسٕز سٲنِس ایریاہس منٛز فوسل فیوٗیَلٕز چھِ یِم أسۍ بِزنِس خٲطر اِستعمال کَران چھِ واٹر چھِ اَسہِ یا یِتھَے کٔنٮ۪تھٕ آیِل چھِ یِوان اَتھ منٛز سُہ چھُ اَسہِ بزنِس اٮ۪کٹِوِٹی خٲطرٕ ضوٚرتھ لَگان اگر أسۍ لینڈٕچ کَتھ کَرو کہِ لینٛڈ ٹِمبَر چھِ بیٚیہِ اگر لینڈٕچ کَتھ کَرو کہِ لینڈ کِتھ کَنۍ چھِ أسۍ بِزنِس اٮ۪کٹِوِٹی خٲطرٕ ضوٚرتھ لَگان فار اٮ۪کزامپٕل اگر بوٚڑ پا اَکھ پہاڑ ہیوٗ اوس لینٛڈُک یعنی کہِ واریاہ میٚژ ٲسۍ اَتہِ سۄ میٚژ چھِ سپلَے کَران باقِین جاین کَمہِ تھرٛوٗ ٹٮ۪کٹَر تھرٛوٗ چھِ أسۍ کَران ٹِپَر تھرٛوٗ چھِ أسۍ کَران سپلَے پتہٕ چھِ تَتھ پٮ۪ٹھ رۄپیہِ دَہ زینان اَکھ ڈِپرٕ وول تہِ چھُ بَچان کیٛازِ کہِ سُہ چھُ تَتھ کِرایہ کَڑان بیٚیہِ چھِ تَمیُک نَفا زینان اَکھ جے سی پی وول یُس تَتہِ کٲم کَران چھُ آسان سُہ تہِ چھُ بَچان یا تَمہِ وَغٲر اگر لیبَر آسَن کٲم کَران لیبَر چھِ بچان تَتھ پٮ۪ٹھ یہِ چھِ اَکھ رِسورٕس اَسہِ یا یِتھَے کٔنٮ۪تھ یُس گَرٕ وول چھُ ییٚمہِ سٕنٛز یہِ میٚژ چھِ آسان تَمہِ سُہ تہِ چھُ بَچان تٔمِس چھِ اَکھ زمیٖن گَژھان ٹھیٖک بیٚیہِ چھِ سُہ یِتھ کَن بَچان یا اَمہٕ وَغٲر یُس گَرٕ وول ییٚمِس یہِ میٚژ ترٛاوان چھِ تٔمِس تہِ چھُ اَکھ یَتھ چیٖزَس تٔمِس سُہ ضوٚرَتھ آسہِ سُہ سۄ نیٖڈ چھِ تٔمِس فُل فِل گَژھان یِتھَے کَنۍ چھِ اَمہِ وَغٲر یُس یہِ لینٛڈ چھِ یہِ چھِ اَسہِ ضوٚرتھ لَگان یَتھ کہِ اگر کُنہِ جایہِ واریاہ لینٛڈ اوس اَسہِ آسہِ سِٹاک کینٛہہ کَرُن تَتہِ تہٕ کانٛہہ چیٖز آسہِ تھاوُن پتہٕ آسہِ واریاہ لینٛڈ سُہ چھِ أسۍ تَمہِ بدلہٕ استعمال کَران تَتھ چھِ پتہٕ اَسہِ سُہ کِراے دِوان سُہ نَفر تہٕ تہٕ یِتھ کَنۍ چھُ گرٕ چَلان یہِ چھُ اَکھ رِسورٕس اَکھ بَنان اَکھ ذٔریعہٕ اَکھ بَنان اَسہِ ییٚمِس یہِ لینٛڈ اَسہِ یا یِتھَے کَنۍ اگر واریاہ میٚژ ٲس لینٛڈَس منٛز یہِ اَتھ چھِ یہِ چھِ أسۍ کَران کٲنٛسہِ حوال سُہ چھِ بَٹھَس اَتھ یوٗز کَران سُہ چھِ اَتھ میٚژ تُلان ترٛاوان چھُس سیرِ گوٚو یہِ چھُ اَکھ نیچرل رِسورٕس یُس أسۍ اِستعمال کَران چھِ یا اَمہِ وَغٲر چھِ نیچرل رِسورٕس ٹِمبَر ٹِمبَر مطلب گوٚو لٔکٕر چھےٚ أسۍ چھِ اگر لٔکٕر آسہِ پھرٛٮ۪س اَسَن لٲگۍمٕتۍ یا باقٕے چیٖز آسَن لٲگۍمٕتۍ یا یِتھَے کَنۍ آسَن لٲگۍمٕتۍ یِم یِرِ آسَن وۄپدایمَژٕ یہِ تہِ چھِ أسۍ سپلَے کَران پَتہٕ باقِین مِشیٖنَن پٮ۪ٹھ باقِین جاین یا فارِن کنٹرٛیٖزَن منٛز چھِ أسۍ سپلَے کَران تَتہِ کیٛاہ چھِ گَژھان کٲم تِمَن تِمَن چھِ بیٹ بَناوان سُہ بیٹ چھِ پتہٕ کِرکَٹ بیٹ اِستعمال کَران تَتھ چھِ رۄپیہِ دَہ اَصٕل یِوان تَتھ بیٹَس تِم چھِ پتہٕ بازرَس منٛز کٕنٕنۍ گَژھان یِتھ کَنۍ چھِ اَکھ یِرِ وول وۄپداوَن وول یہِ تہِ چھِ بَچان یا ییٚمِس یہِ یِرِ سوزَکھ سُہ تہِ چھُ بَچان یا یُس بیٹ بنوو اَتھ پتہٕ تہٕ پتہٕ گوٚو بازرَس منٛز تِم تہِ چھِ اَمہٕ سۭتۍ یہِ تہِ چھِ اَکھ رِسورٕس یا یِتھ کَن چھِ بیٛاکھ تہِ پھرٛٮ۪س چھِ أسۍ وۄپداوان کٲشِرۍ پھرٛٮ۪س پنٛجٲبۍ پھرٛٮ۪س پتہٕ چھِ أسۍ تِمہٕ پھرٛٮ۪س کَران کٲم تِم چھِ أسۍ پتہٕ ژٹان تِم چھِ مِشیٖنٮ۪ن پٮ۪ٹھ سپلَے أسۍ کَران تَتہِ چھِ لٔکٕر نیران سۄ لٔکٕر چھِ أسۍ استعمال کَران پتہٕ گَرس مَکانَس کَمہِ خٲطرٕ پَشہٕ خٲطرٕ یا باقٕے تالوٗ دِنہٕ خٲطرٕ یا پچہِ چھِ أسۍ تَتھ کَڑان تَتھ پھرٛٮ۪سَن یوٗتاہ موٚٹ آسہِ تَتھ چھِ پچہِ کَڑان سۄ پچہِ چھِ لَگان اَسہِ تالوٗ دِنَس یا یِتھَے کَنۍ لٔکٕر چھِ لَگان اَسہِ اگر پَش آسہِ کَرُن تَتھ چھِ اَسہِ ییٚتہِ کٲشیٖرِ منٛز لوکٕر لَگان تہٕ یِم چیٖز چھِ لَگان یا یِتھَے کَنۍ چھِ اَمہِ وَغٲر اَسہِ یِم نیچرل رِسورٕس ٹِمبرٕ وَغٲر چھِ اَسہِ بیٚیہِ یِمہٕ جنٛگلَن منٛز چھِ اَسہِ آسان واریاہ باڑ سُہ چھِ أسۍ اَنان سُہ تِم تِم یارِ کُلۍ وارِ کُلۍ تِمَن چھِ أسۍ ژِنہِ کَران تِمہٕ ژِنہِ چھِ أسۍ پتہٕ سپلَے کَران تَمہِ سۭتۍ چھِ اَسہِ رۄپیہِ دَہ بَنان گوٚو یِتھ کَنۍ چھِ یہِ ٹِمبَر یا یُس اَتہِ باٹھ نیران چھُ یہِ چھِ اَکھ نیچرل رِسورٕس نیچرل رِسورٕس قُدرتی اَکھ رِسورٕس چھِ کہِ أسۍ چھِ اَمہِ سۭتۍ یا یِتھَے کَنۍ چھِ اَسہِ نیچرل رِسورٕس واٹَر یُس آب أسۍ چٮ۪وان چھِ کہِ یُس زن سُہ ییٚمِس نہٕ آب آسہِ کِہیٖنۍ تہٕ کۭژاہ دِقت چھِ گَژھان خۄداے صٲبن ساروی کھۄتہٕ بٔڑ اَکھ نعمت چھِ تھٲمِژ یہِ نیچرل رِسورٕس تہٕ یہِ تہِ چھِ اَسہِ ضوٚرتھ لَگان یہِ چھُنہٕ أسۍ خٲلی چَنسٕے یوت ضوٚرتھ لَگان کِہیٖنۍ یہِ چھُ اَسہِ سرٛان کَرنَس ضوٚرتھ لَگان یہِ چھِ پَلو چھَلنَس ضوٚرتھ لَگان یہِ چھِ کانٛہہ چیٖز آسہِ سیُن آسہِ رَنُن بَتہِ آسہِ رَنُن یہِ چھِ تَتھ ضوٚرتھ لَگان یہِ چھُ وازوانَس ضوٚرَتھ لَگان یہِ چھُ مَکان بناونَس ضوٚرَتھ لَگان گوٚو آبٕچ ضوٚرتھ چھِ واریاہ یا یِتھَے کَنۍ چھُ اَیَر سون اَکھ نیچرل رِسورٕس یہِ کِتھ کَنۍ چھُ نیچرل رِسورٕس فار اٮ۪کزامپٕل اگر نہٕ یہِ اَیَر آسہِ کِہیٖنۍ اِنسان ہٮ۪کہِ نہٕ بٔچِتھ کِہیٖنۍ اَمہِ اَیرٕ وَغٲر یُس اَتھ منٛز اوٚکسیٖجَن چھِ آسان کٔژ پٔرسنٛٹ اَکہٕ وُہ پٔرسنٛٹ چھِ اَتھ منٛز اوٚکسیٖجَن آسان تہٕ اَمہِ کِنۍ چھِ أسۍ بَچان یُس اَسہِ یہِ نیچرل رِسورٕس استعمال کَران چھِ یا یِتھَے کَنۍ چھِ یہِ اَیر لَگان اَسہِ ضوٚرتھ اَگر کانٛہہ پیشنٛٹ آسہِ أَمِس اَسہِ پرٛابلِم أمِس پیشنٛٹَس أمِس چھُ پٮ۪وان اوٚکسیٖجن لاگُن سُہ اوٚکسیٖجن چھِ پٕلانٛٹ اَکھ آسان اٮ۪سٹِبلِش آمُت کَرنہٕ تَمہِ پٮ۪ٹھ پتہٕ چھُ ہوا منٛزا اوٚکسیٖجن کَڑان سُہ اوٚکسیٖجن چھِ سِلٮ۪نٛڈرَن بَران گوٚو یہِ چھِ اَکھ نیچرل رِسورٕس یا یِتھَے کَنۍ چھِ سٲنۍ سَن لایٹ یۄس چھےٚ یُس آختابٕچ لایٹ چھِ یہِ تہِ چھِ اَکھ نیچرل رِسورٕس یہِ تہِ چھُ اَسہِ لایٹ ترٛاوان اگر اگر آختابَس گِرٛہُن چھُ آسان لایٹ چھِ ڈِم گَژھان انٛد ہٮ۪تھ گوٚو یہِ سَن چھِ نیچرل رِسورٕس یہِ چھُنہٕ خٲلی اَسہِ لایٹٕے یٲژ دِوان کیٚنٛہہ اگر کٲنٛسہِ کیٚنٛہہ بٮ۪مٲرۍ آسہِ سَفیدی آسہِ درٛامٕژ کیٚنٛہہ آسہِ درٛامٕژ تٔمِس چھِ یہِ اِستعمال لایٹ وَنان ڈاکٹر ژٕ کَر کیٛازِ کہِ اَتھ منٛز چھِ وٮ۪ٹٮ۪مِن ڈی کے تِمَن پیشنٛٹن یِمن یہِ سَفیدی آسہِ درٛامُت تِمن چھِ وٮ۪ٹٮ۪مِن ڈی یِچ ضوٚرتھ آسان تہٕ اِس لیے یہِ لایٹ چھِ واریاہ امپاٹنٛٹ یہِ چھُنہٕ خٲلی اَسہِ امپاٹنٛٹ بٮ۪مارِ یوت کیٚنٛہہ کٲنٛسہِ آسہِ سَفیدی نَہ دانہِ آسہِ ہۄکھناوُن تَمہِ خٲطرٕ چھِ یہِ آختابٕچ لایٹ ضٔروٗری شِدت آسہِ گرمی یِچ ضوٚرتھ تَمہِ ساتہٕ چھِ ضوٚرتھ اَمِچ مان ژٕ ییٚمہِ ساتہٕ اَمِچ ضوٚرتھ آسہِ اَسہِ کہِ وٕنۍکٮ۪س گَژھِ تاپھ آسُن یہِ سان یہِ لایٹ دِوان گوٚو یہِ تہِ چھِ اَکھ اَسہِ نیچرل رِسورٕس ضٔروٗری اَکھ نیچرل رِسورٕس چھِ اَسہِ یہِ لایٹ یا یِتھَے کَنۍ چھُ باقٕے چیٖز تہِ چھِ اَسہِ یہِ یِمہٕ یا سٲنِس ایریاہس منٛز چھِ یِم ضوٚرتھ چھِ یِم اَکھ نیچرل رِسورٕس چھِ گوٚو مےٚ کٔر کَتھ کَم کَم نیچرل رِسورٕس چھِ مےٚ کٔر لٔکرِ ہٕنٛز کَتھ لٔکٕر چھِ نیچرل رِسورٕس مےٚ کٔر آبٕچ کَتھ آب چھُ نیچرل رِسورٕس لینٛڈ چھِ نیچرل رِسورٕس یا یِتھَے کَنۍ چھِ نیچرل رِسورٕس أسۍ چھِ وۄپداوان تِلہٕ گۄگُل چھِ أسۍ وۄپداوان سُہ تِلہٕ گۄگُل ییٚمہِ سات أسۍ وۄپداوان چھِ تَتھ مہ تَتھ چھِ أسۍ پَتہٕ تی چھِ نیچرل رِسورٕس قُدرتی اَکھ رِسورٕس اَمہِ منٛز چھِ أسۍ تیٖل کَڑان ییٚلہِ یہِ یِوان چھِ پوٗرٕ پتہٕ چھِ أسۍ تیٖل اَتھ کَڑان یا یِتھَے کَنۍ چھِ بیٛاکھ اَکھ نیچرل کاٹَن چھِ اوس یِوان ییٚتہِ وۄپداونہٕ یَتھ ایریاہس منٛز کٔشیٖرِ منٛز اوس وارہن جاین کاٹَن یِوان وۄپداونہٕ وٕنۍکٮ۪س چھِ کَم یِوان وۄپداونہٕ مگر برٛۄنٛہہ کالہِ ٲسۍ وۄپداوان کاٹن سُہ چھِ اَکھ نیچرل رِسورٕس یا ژوٗنٹۍ چھِ یِوان وۄپداونہٕ یہِ چھُ نیچرل رِسورٕس خُدٲے سُنٛد اَکھ نیچرل رِسورٕس یا اَمہِ وَغٲر چھِ دانہِ چھِ أسۍ وۄپداوان یہِ چھُ اَکھ نیچرل رِسورٕس گوٚو یِم گٔے نیچرل رِسورٕس یِم سٲنِس ایریاہس منٛز چھِ یا یِتھَے کَنۍ چھِ باقٕے باقٕے چیٖز تہِ أسۍ وۄپداوان تِم چھِ سٲنۍ نیچرل رِسورٕس تھَینک یوٗ